ہیٚلو وعلیکُم سلام ٹھیٖک چھَکھا آ ٹھیٖک ژٕ چھَکھا ٹھیٖک گرِ چھِوا ٹھیٖک سٲلِم چھا ٹھیٖک اَز کپٲرۍ پیٚیہِ یاد خٲرٕے چھا

آ اَسہِ چھِ حظ ورایاہ کالس جٮ۪مہِ گاڈٕ ژےٚ وُچھتھس نا تِم آسہٕ یم نیٚبرِم گاڈٕ

تتہٕ اوسُے نہَ اَسہِ اوسُے نہَ پاورے کِہیٖنٛۍ بیٚیہ ٲسٕس نہَ بہٕ راتھ اور کِہیٖنٛۍ أسۍ ٲسی رِشتہٕ دارس أکِس خانٛدر پتہٕ ٲسۍ أسۍ تتی آوُرۍ راتھ ٲسۍ نہَ پتہٕ تور کِہیٖنٛۍ بہٕ مےٚ کتہٕ چھِ پےَ ژےٚ چھےٚ تٔمِس رچمژٕ گاڈٕ

اَدٕ کیٚاہ تِمن کتہٕ چھُو تِمن چھُنہٕ مزے گژھان کِہیٖنٛۍ تِم چھِ آسان یہَے مٮ۪ژٕ زن باسان آ وُنکٮ۪نس مےٚ چھُ گاڈٕ مےٚ چھُ گاڈٕ کِلو روٗد مےٚ تہٕ یہِ تہِ چھُ کٕنُن یہِ کیٛاہ یتھ تہِ چھُ خریٖدار لٔگِتھ ژےٚ کیٛازِ کوٚرُتھ نہٕ صُبحٕکہِ پٮ۪ٹھ فون صُبحِکۍ پٮ۪ٹھ کٔر فون تہٕ بہٕ تھاوہا گاڈٕ ژےٚ خٲطرٕ الگ اَچھا اَچھا نہَ نہَ سُہ چھُ آ تٔمِس چھِ بنٛد سُہ چھُ کھٮ۪وان گاڈے وولا تہٕ وُچھے بہٕ تیٚلہِ ییٚتہِ بیٚیہِ کٲنسہِ گإ کِلو تہٕ کوٗتاہ چھُے ضروٗرت اَچھا زٕ کِلو نہَ نہَ حظ أمِس تہِ ہٮ۪مہٕ نہٕ أمِس ہٮ۪مہٕ نہٕ جیٚمہِ کتہِ انکھ بہٕ انکھ یتچے گاڈٕ کٲشرِ بہٕ تھاوٕ آ بہٕ چھَس ییٚکہِ بہٕ چھَس یہِ کہِ أتی بازرٕ آ آ اَز چھَسے بہٕ کھٔژمٕژ تہٕ آ بہٕ وُچھے ییٚتی بیٚیہِ کٲنٛسہٕ تیٚلہِ سوٗزۍ نتہٕ ییٖزٕ پانے تہٕ ژٕ وولہٕ بہٕ چھسے أتی ژٕ ییٖزٕ أکہِ اکہِ ڈایہِ بجہِ بٲگۍ ییٖزِ ژٕ آ بہٕ آسے تٔتی پرٛاران پتہٕ والکھ ژٕ یا سوٗزۍ زن کانٛہہ آ بہٕ أکہِ کرٕ کوٗشِش کلوٗ کُنہِ جاے کِلو چھِی مےٚ پتہٕ والکھ ژٕ یِم بہٕ آسے أتی مگر ییٖزٕ دۄیہِ بجہِ بٲگٮ۪ن نہَ نہَ أمِس ہٮ۪مہٕ نہٕ کِہیٖنٛۍ آ یِم چھِ آسان نٮ۪برِم یِم چھِی نہٕ اَسہِ اوسے أکہِ أتی رِشتہٕ دارس ہُتہٕ سوپرٕ پتہٕ ٲسۍ أسۍ تتی آوُر تِم تِمو مون نہٕ کِہیٖنٛۍ پتہٕ ٲسٕے نہٕ بہٕ کِہیٖنٛۍ راتھ اور تِمن ٲس کٲم تہِ تتہِ واریاہ

أسۍ ٲسی کالے گٲمٕتۍ تور أسۍ اور کتہِ کھسہٕ ہا پتہٕ تِمو مون نہٕ کیٚنٛہہ پتہٕ ٲسۍ أسۍ کھٔتۍ مٕتۍ کالے توٗرۍ اَدٕ کیٛاہ اَسہِ اوس ٹرانٕس ٹرٛا ٹرٛانسفارمٕے دوٚدمُت آ پتہٕ اوس پاور کِہیٖنٛۍ تہٕ پتہٕ اوسُے سُچ آفے پتہٕ چھُ تٔتی کوٚرمُت مےٚ راتھ چارٕج یہِ بہٕ ٲسٕے تیٚلہِ أتی ژٕ سوٗزۍ زن کانٛہہ